ہیٚلو اسلام وعلی وعلیکُم سلام اَہَن سا ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ حظ اَچھا اَچھا مَسال چھُوا حظ ضروٗرت کُس کُس مَسال چھُو تۄہہِ ضروٗرت بٲدیٛان حظ چھُو بٲدِیان حظ چھُ بُڈٕ ٲل ہسا چھِ میٖٹ مَسال حظ چھُ دال چیٖن ہسا چھِ آسان وازوانَس ترٛاوٕنۍ بیٚیہِ چھِ آسان ترٛاوٕنۍ یِمے پَنٕنۍ یِم ترٛاوان چھِ أسۍ مَرژٕوانٛگَن لیٚدٕر آسان ترٛاوٕنۍ باقٕے یہِ بُڈٕ ٲل ترٛاوٕنۍ یہِ لۅکچہٕ ٲل ترٛاونہِ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک چھُ بہٕ حظ دِمہٕ